ہِندوستانَس منٛز چھِ لوٗکھ زٔمیٖنی ٲبی تہٕ ہوٲیی سَفر کَران مگر یَتھ منٛز چھِ لوٗکھ زیادٕ زٔمیٖنی سَفر کَران گاڑیو سۭتۍ اَتھ سَفرَس منٛز چھِ تِمَن واریاہ پریشٲنی برونٛہہ کُن یِوان مِثالٕے اَکھ پریشٲنی چھِ یہِ گاڑٮ۪ن منٛز چھِ آسان واریاہ رَش گاڑٮ۪ن منٛز چھِ واریاہ جمگٹ آسان گاڑٮ۪ن چھُنہٕ تمہِ آیہِ ٹایمِنٛگ چھِنہٕ ییٚتہِ صحیح کینٛہہ یہِ چھِ ہٮ۪کو أسۍ واریاہو طٔریٖقو سَفَر کٔرِتھ زِ سٲنۍ روڈٕس ہٮ۪کو أسۍ بٔڑۍ کٔرِتھ ییٚمہِ سۭتۍ سون جام ٹرٛیفِک جام کَم گژھِ دوٚیِم چیٖز گاڑٮ۪ن گاڑِ ہُراونہِ پیٚسَنجَر گاڑِ ترٛییِم چیٖز ڈ ڈرٛایوَرَن گژھِ ٹرٛیفِک روٗلٕز پَتہٕ آسٕنۍ ژوٗرِم چیٖز ہٮ۪کو أسۍ ؤنِتھ کِراے کَم کٔرِتھ وغیرہ وغیرہ